ییٚمہِ ساتَن تہِ اَسہِ کُنہِ جایہِ ٹرٛوٕل کَرنُک یا دورٕ دِنُک پٕلان چھُ آسان کَرُن أسۍ چھِ تَتھ منٛز واریاہَن چیٖزَن ہُنٛد خیال تھاوان تَتھ منٛز چھِ سیفٹی میجَر کیٚنٛہہ یِوان یِم چھِ یِوان ییٚمہِ آیہِ کہِ أسۍ چھِ گۄڈنٮ۪تھ وٕچھان موسَم چھےٚ تَتہِ ٹھیٖک موسَم چھےٚ خۄش گوار سانہِ سٲرٕ خٲطرٕ سانہِ چَکرٕ خٲطرٕ کٲشِر پٲٹھۍ اگر أسۍ مِثال نِمو ہِماچَل پردیشٕچ اگر وَنٛدَس منٛز گژھو تَتہِ گژھِ واریاہ زیادٕ مُشکِل یا اگر لَداخ گژھو وَنٛدَس منٛز تور ہیٚکو نہٕ گٔژھتھٕے وَتہِ منٛز ہٮ۪کو پھٔسِتھ شیٖن چھُ آسان واریاہ زیادٕ یا تَتہِ چھُ آسان ٹیمپریچر واریاہ زیادٕ نَرُم واریاہ سردی چھِ آسان اس لیے چھُ موسم موسم یِوان گۄڈنِچ پریارٹی سانہِ پٕلینِگ منٛز ییٚتہِ موسم خُشگوار آسہِ تور چھِ أسۍ گژھان گرمین منٛز چھِ أسۍ دِوان دہرادُن چکر اُترا کھنٛڈ چکر ہِماچَل پردیش چکر بیٚیہِ گُلمرگ پَنٛنٮ۪ن پَ پَنٛنٮ۪ن شَہرن منٛز ییٚتہِ اورٕ سردیَن منٛز چھِ أسۍ کوٗشِش کران ٹروٕل کرنٕچ گرم جایَن دِلہِ چھِ گژھان کولکَتہ چھُ گژھان گوا چھِ گژھان ممبے چھِ گژھان تہٕ تَتھ منٛز چھِ أسۍ بیٛاکھ پٕلانِگ آسان یہِ کہِ أسۍ چھِ گۄڈنٮ۪تھٕے آنلایَن بُکِنٛگ کَران ٹرٛیوٕل اٮ۪جَنسی یَن منٛز سو دیٹ اَسہِ گَژھِ نہٕ مَسلہٕ کانٛہہ گژھُن تَتہِ گٲڑۍ ژھانڑنٕچ دوٚیِم چیٖز چھُ ہوش ہوٹل فٮ۪سَلٹی ہوٹَل فٮ۪سَلٹی تہِ چھِ أسۍ آلریڈی آنلایِن آسان بُک کَرِمَژ تِمَن پٮ۪ٹھ چھُ اَسہِ واریاہ زیادٕ ڈِسکاوُنٛٹ مِلان ییٚمہِ سۭتۍ أسۍ پۄنٛسہٕ چھِ واریاہ زیادٕ بَچان بیٛاکھ چیٖز چھُ یِوان اَسہِ یِم تہِ ڈِفکَلٹی یِم تہِ ڈِفکَلٹیٖز اَتھ ٹرٛولِنٛگ منٛز یِوان چھِ چاہے ٹرٛیفِک جام آسہِ چاہے اَسہِ چھُ مَسلہٕ گژھان ییٚتہِ ییٚتہِ پٮ۪ٹھ جوٚم گژھنَس منٛز ٹرٛیفِک اَسہِ چھُ اَتھ منٛز گژھان ٹرٮ۪فِک جام اَتھ منٛز چھِ اَسہِ پَتہٕ پھسان کُنہِ ساتہٕ دۄہَس تہِ راتَس تہِ تَمیُک تہِ چھُ پٮ۪وان خیال تھاوُن تَمہِ موٗجوٗب چھِ أسۍ کُنہِ ساتہٕ فٕلایٹ کَران بُک ژور دۄہ بہٕ دہ دۄہ برونٛٹھ یا چھِ کَران کٲم أسۍ چھِ پیاران برابر ییٖتِس ٹایمَس نہٕ گورمٮ۪نٛٹُک آرڈَر یِیہِ گورمٮ۪نٛٹُک آرڈَر یُتھُے یِوان چھُ أسۍ چھِ اَدٕ پَتہٕ کٲم کَران أسۍ چھِ اَدٕ پَتہٕ پَنُن پٕلان کَران پَن تَمے تَمے حِساب چھِ أسۍ پَتہٕ پَکان وَنۍ روٗد اَتہِ پٮ۪ٹھ بیٛاکھ مَسلہٕ یُس پونٛسَن ہُنٛد مَسلہٕ چھُ پۄنٛسَن ہُنٛد ڈِفِکَلٹی چھِ گۄڈٕ چھِ اَسہِ پونٛسہٕ کَماوُن پٮ۪وان جمع پٮ۪وان کَرُن تَمہِ حِساب بیٚیہِ چھِ تَتھ جایہِ پٮ۪وان مثلاً تور ہٮ۪کو نہٕ گٔژھِتھ کیٚنٛہہ ییٚتہِ زیادٕ خرچی آسہِ دِلہِ منٛز چھِ زیادٕ خرچہٕ یِوان تور چھِنہٕ اَسہِ پرٛٮ۪فَر کَران کیٚنٛہہ تَتہِ چھِ ہو ہوٹَل فیٖس زیادٕ آسان ہوٹَلَن منٛز چھِ زیادٕ زیادٕ پۄنٛسہٕ تَتہِ ہٮ۪وان یا تِمَن جایَن تِمَن جایَن پٮ۪ٹھ چھِ أسۍ پرٛٮ۪فَر کَران ییٚتہِ پۄنٛسہٕ کَم لَگن ییٚتہِ پۄسہٕ بَچَن یہِ ڈِفکَلٹی تہِ چھِ یِوان بیٛاکھ گوٚو ییٚتہِ سُہ پیٖس آسہِ اَمُن آسہِ اَمُن اَمنٕچ جایہِ چھِ أسۍ زیادٕ پَسَنٛد کَران ییٚتہِ نہٕ یہِ مَسلہٕ آسہِ کیٚنٛہہ اورٕ یور تَنٛگہٕ فَساد آسن پرٛوٹٮ۪شٹ آسن گَژھان تِمَن جایَن تہِ چھُنہٕ مَزٕ یِوان کیٚنٛہہ یِم یِم چیٖز چھِ اَسہِ ماینٛڈَس منٛز تھاون کہِ سو دیٹ اَسہِ گَژھِ نہٕ کانٛہہ ڈِفِکَلٹی پَنہِ پَتہٕ بٕتھِ تہِ فیس کَرٕنۍ باقی وَسلام